یُس زَن کٔشیٖر ہُنٛد کَلچر چھُ سُہ ہسا چھُ واریاہ ڈِفرَنٛٹ باقٮ۪و سِٹیٹو کھۄتہٕ یِم ہسا ہِنٛدوستانَس منٛز سِٹیٹہٕ چھِ باقٕے یِمَو کھۄتہٕ ہسا چھُ کَشیٖر ہُنٛد کَلچر واریاہ ڈِفرَنٛٹ اَتھ ہسا چھُ پَنٕنۍ اَکھ ہَسٹری تہِ روٗزمٕژ اتحاس تہِ روٗدمُت یہِ ہسا چھُ واریاہ پروٚن کلچر باقیو ہسا کوٚر باقٕے کَلچر کٔرۍ تِمو ایڈاپٹ مَگر کٔشیٖر نسا کوٚرُکھ زیادٕ تَر کانٛہہ تہِ کَلچر ایڈیپٹہٕ یِم ہسا چھُ پَنٕنُے کَلچر پَکناون برٛونٛہہ برٛونٛہہ اَتہِ ہسا چھُ یِمَن کٔشیٖر منٛز ہسا چھُ کیٚنٛہہ ڈانَس فارَم یِوان کَرنہٕ کیٚنٛہہ ڈانٔس یِوان کَرنہٕ یِم نسا باقین سِٹیٹَن منٛز چھِ یِون لَبنہٕ کیٚنٛہہ کیٚنٛہہ ہسا چھِ اَتہِ گٮ۪وُن چھُ یِوان یُس نہٕ باقین سِٹیٹَن منٛز چھُ تٮُ۪تھ گٮ۪وُن یِوان کیٚنٛہہ باقین منٛز ہسا چھِ تِم باقٕے ریکاڑ آسان ییٚتہِ چھُ اَلگ پَنُن الگ اکھ گٮ۪وُن آسان تَتھ خٲطرٕ چھِ یِم اِنسٹروٗمٮ۪نٛٹٔس تِم چیٖز آسان یِمَو سۭتۍ تِم سارنٛگ وارنٛگ چھِ آسان سُہ سا چھُ آسان اَلگ باقین سِٹیٹَن منٛز نسا چھُ سُہ تِتھٕ کٔنۍ سُہ آسان کیٚنٛہہ تَتہِ چھُ آسان تِم جنرٔلی تِم کٔژ تانۍ تہٕ ییٚتہِ ہسا چھِ اَلگ تہِ آسان بیٚیہِ ہسا چھِ ییٚتہِ وُڈ کاروِنٛگ کَران یہِ نَقشہِ نِگٲری ہسا چھِ لٔکرِ پٮ۪ٹھ چھِ کَرن نَقشہِ نِگٲری سُہ نسا چھُنہٕ لَگ بھگ دُنیاہَس منٛز کُنی شایہِ یِوان لَگ بھگ کَرنہٕ سُہ ہسا چھُ کٔشیٖر منٛزٕے یوٚتن یِوان کَرنہٕ یا پینٹِنٛگ چھِ یِوان تِمَن دَجٮ۪ن پٮ۪ٹھ کَرنہٕ یا تِم شیٖٹ چھِ آسان تِمَن پٮ۪ٹھ چھُ یِوان پینٹِنٛگ کَرنہٕ سُہ تہِ نسا چھُنہٕ کُنی شایہِ آسان ییٚتہِ کٔشیٖر بَغٲر چھُنہٕ سُہ لگ بھگ کُنی شایہِ یِوان ییٚتہِ ہسا چھِ خانٛدرَن منٛز تہِ ہسا چھِ یِوان کیٚنٛہہ ڈانَس کَرنہٕ یَتھ زَن روٚف چھِ وَنان یا چھِ وَنان تَتھ ہکٔٹۍ چھِ وَنان یا روٚف چھُ وَنان یُس زَن ہکٔٹ چھِ آسان تَتھ منٛز ہسا چھِ زٕ زنان مۅہنی پَانہٕ وٲنۍ کَران ڈانَس یُس زَن اَپوزِٹ ڈَاریکشَن منٛز چھُ بیٚہوان اکھ أکِس برٛونٛٹھٕ کَنہِ چھِ بیٚہوان اَکھ أکِس کُن چھِ کَران بُتھ یَتھ منٛز تِم پَنٕنی نَرِ چھِ کَران کرٛاس برٛونٛٹھٕ یِمَن اَتھن نِش چھِ کَران یِم نَرِ کرٛاس تہٕ کَران چھِ بیٚیہِ سٕنٛدۍ زَنانہِ مۄہنٮ۪و سٕنٛز یۄس تٔمِس برٛونٛٹھٕ کَنہِ آسہِ بِہِتھ کَران چھِ تٔمۍ سٕنٛدٮ۪ن اَتھن تھپھ ترٛاوَن چھِ پان پَتھ کُن تہٕ نَژان ہسا چھِ گوٚل دٲیرَس منٛز یِتھٕ کٔنۍ چھِ نَژان یِتھٕے کٔنۍ چھِ آسان گٮ۪وُن تہِ یِہَے أتھۍ ہسا چھِ وَنان ہکٔٹۍ ییٚلہِ أسۍ روٚف چھُ آسان تَتھ منٛز ہسا چھُ یِوان واریاہ زَنانن یہِ ہسا چھِ یِوان اَکہٕ وَٹَے تِم ہسا چھِ دَہ وُہ ترٕٛہ زنان مۄہنِی ییٖژ جاے آسہِ تَتہِ تِم ہسا چھِ یِتھٕے کٔنۍ بِہُن لَرِ لوٚر لَرِ لوٚر اَکھ لاین چھِ بَناوان پَتہٕ چھِ ترٛاوان اکھ أکس پھیٚکہِ پٮ۪ٹھۍ چھِ ترٛاوان نٔرِ پَتہٕ پانہٕ ییٚتہِ پھیٚکہِ پٮ۪ٹھۍ ترٲوٕکھ نٔر پَتہٕ ہسا چھِ یِم یِتھٕے کٔنۍ گٮ۪وان آسان بیٚیہِ ہسا چھِ اکھ زٕ قدم کَران برٛونٛٹھ تہٕ اکھ زٕ زٕ قدم ہسا چھِ کَران پَتھ تہٕ گٮ۪وُن چھِ آسان بٲتھ یا یُس ییٚتہِ وُڈ کاروِنٛگ چھِ آسان سۄ ہسا چھِ بدل آسان سۄ چھِ آسان باقیو سِٹیٹو چھَنہٕ سۄ لَبنہٕ یِوان کیٚنٛہہ یُس ییٚتہِ چھِ کَران ییٚتہِ ہسا چھُ نقشہٕ نِگار واریاہ زَبردست زیادٕ زبردست یا ییٚتہِ چھِ کانٛگرِ چھِ آسان یِم ہسا باقٕے چھِ کُنہِ شایہِ دُنیاہَس منٛز کُنی شایہِ چھِ لَبنہٕ تِم کانٛگرِ یَتھ ہسا نیٚبرۍ چھِ آسان کانہِ ؤلِتھ أنٛدٔرۍ ہسا چھُ آسان پَتہٕ تَتھ کَتریو اَکھ بانہٕ اَکھ تٔتھۍ منٛز چھِ ترٛاوان تِم یِم ژِنہِ آسان تِمے چھِ ترٛاوان تٔتھۍ منٛز پٮ۪ٹھٕ چھِ زالان نار تھوڑا تِم ہسا چھِ دِوان وَنٛدَس وُشنٮ۪ر یِتھٕے کٔنۍ ہسا چھِ یِم باقٕے گٔر چھ آسان بَنٲوِتھ ہَچہِ منٛز چھِ آسان گٔر بَنٲوِتھ تَتہِ چھِ سٕژنہِ ترٛاوان سُہ چھُ واریاہ زَبردست آسان یا سۅ شالہٕ کٲم چھِ کَران یا پیٖس چھِ ییٚتہِ کَران یَتھ کٲشِرۍ پٲٹھۍ چھِ پیٖس وَنان پیٖس چھُ آسان یِتھٕے کٔنۍ شیٖٹ اَکھ میٹِنٛگ پیٖسا اَکھ تٔتھۍ ہسا چھِ پَتہٕ نَقشہٕ ترٛاوان مِشیٖنہِ ہٕنٛدۍ ذٔریعہِ یا کانٛہہ چھُ ترٛاوان اَتھٕ سۭتۍ تہِ ییٚلہِ نَقشہٕ ترٛووہَکھ تَمہِ پَتہٕ ہسا چھُ تَتھ خٲطرٕ الگ پَن یِوان سُہ ریٖشِم پَن چھُ آسان تٔتھۍ ہسا چھِ اکھ چیٖز چھُ آسان یتھ ہسا وَنان چھِ کٲشِرۍ پٲٹھۍ ٲر سُہ چھُ آسان برٛونٛٹھٕ شیٚشتٕر شیٚٮشتٕرٕے چھُ آسان مَگر واریاہ زیادٕ نیُک تَتھ چھُ آسان برٛونٹھٕ بنٲوِتھ اَکھ کُوکو ہیٛوٗ یَتھ منٛز سُہ پَن چھُ پھسان یِتھٕے کٔنۍ چھِ پَتہٕ یِتھٕ کٔنۍ ترٛاوان تَتھ میٹِنٛگ پیٖسٕز آسان تَتھ کَرُن زوٚد بۅنہٕ کھاران تمی کُوکٲیِس کُن کھاران پَن ییٚلہِ پَن کھوٚرُکھ ہیوٚر تہٕ تِتھٕے کٔنۍ چھِ تِم بَناوان